ہیٚلو تُہۍ چھُو مۄغل دربار پیٚٹھ اَہَن حظ بِلکُل سَر أسۍ حظ چھِ یِتھ پٲنٛۍ حظ عالمگر شُپین پیٚٹھ حظ اَسہِ حظ ٲسۍ یہِ وَنُن حظ یہِ رِستہٕ چھِ حظ ایویلیبٕل اَتہِ آ بِلکُل حظ أسۍ حظ چھِ یِتھ پٲٹھۍ میریج خٲطرٕ حظ رِستہٕ پنٛژاہ حظ چھِ اَسہِ ضوٚرَتھ بِلکُل آ عالمگے شُپین حظ چھُ اَسہِ واتناوُن یِم اور نا آرڈر چھُ کرُن اوٗرۍ پنٛژاہ رِستہٕ حظ مگر یِم حظ گژھیٚن آسٕنۍ جان کالٹی وٲلۍ آ مَرژٕوانٛگَن اگر کَم پَہم آسۍ نیٚکھ پَتہٕ حظ کَروکھ أسۍ ایٚڈجَسٹ گَرے چلو تھینٛکیوٗ شُکریہ شُہ